بہٕ چھس ٹَماٹَر کُلۍ وانٛگَن کُلۍ مَرژٕرٛوانٛگَن کُلۍ یَژھان زیادٕ زیادٕ رُوٕنۍ کیٛازِ تِم مےٚ چھِ تِمَے زیادٕ پَسنٛد واریاہ زیادٕ